تہٕ بیٚیہِ چھُ یِمو کوٚرمٕژ یِمو چھُ شے جی بی یَتھ دِژمٕژ یہِ روم تِکیازِ اَتھ گژھِ آسٕنۍ توتہِ کَم سے کَم ٲٹھ جی بی بیٚیہِ باسیٚو مےٚ تھوڑا بیٹری چھُ اَتھ کَم ٹایِم نیران تہٕ بیٚیہِ چھُ اَتھ کیاہ چھِ یَتھ وَنان پرویسَر چھُس تھوڑا ویٖک پَہمَتھ ہیوی گیمِنٛگ خٲطرٕ چھُنہٕ یہِ کینٛہہ اگر یہِ تھوڑا چھِ گیمِنٛگ کَرٕنۍ تَمہِ خٲطرٕ چھُ زبردست فون مگر یِم باسے مےٚ اتھ کینٛہہ ڈرابیکٕس بیٚیہِ باسیٚو مےٚ ڈرابیک تھوڑا ڈِسپٕلے کالٹی ٲس نہٕ اَتھ تَمہِ آیہِ کینٛہہ یِمے چیٖز باسے مےٚ اَمِچ نگیٹِو چھِ